اَسلامُ عَلیکُم اۭں تُہۍ چھُو حظ پارسا رٮ۪سٹورنٛٹ پٮ۪ٹھ اٮ۪کچولی اَسہِ حظ کَریو آڈَر اَکھ اَمہِ برٛونٛٹھ پانٛژھ ٲٹھ دۄہ برٛونٛٹھ کَریو اَسہِ آڈَر رُمالی چِکَن اَسہِ حظ آو تَتھ واریاہ اَصٕل ٹیسٹ واریاہ اَصٕل بَنٲوِتھ اوس سُہ واریاہ اَصٕل ڈِش واریاہ اَصٕل اوس سُہ تہٕ أسۍ چھِ یَژھان حظ سُہ ڈِشَن أسۍ حظ چھِ آسان سُے رُمالی چِکَن چھِ أسۍ بیٚیہِ یَژھان آڈَر کَرُن حظ تُہٕنٛدِ رٮ۪سٹورنٛٹ پٮ۪ٹھ اہن حظ اٮ۪ڈرَس سوزو أسۍ أسۍ سوزو ناو أسۍ کَرو پونٛسہٕ تہِ ٹرٛانَسفَر تُہۍ سوٗزِو أتھۍ نمبرَس پٮ۪ٹھ اہن حظ ٹھیٖک چھُ نہ سُہ حظ اوس واریاہ اَصٕل کالٹی واریاہ اَصٕل مَزٕدار اوس سُہ رُمالی چِکَن چلو چلو ٹھیٖک